سٲنَس پُلوٲم ڈسٹِرٛکس منٛز چھِ یوان واریاہ فیٚسٹِوَل مناونہٕ تَتھ منٛز چھُ یوان اَکھ فیٚسٹِوَل نوروز تَتھ چھِ تَمہِ دۄہ چھُ یوان کۄ سانیٚن کۄلَن نوٚو آب تہٕ ٲں تَمہِ تِم تَمہِ آبہٕ سۭتۍ چھِ أسۍ سرٛان کران سُلے وۄتھان نِنٛدرِ پتہٕ کران سرٛان تہٕ کہِ تِکیٛازِ اسہِ چھُ باسان تَمہِ سۭتۍ اسہِ چھُ سانہٕ جسمہٕ سٲنِس پانَس منٛز چھِ تر و تازگی یوان سٲنَس حا سون ماحول چھُ باسان واریاہ زیادٕ نوٚو گوٚو بیٛاکھ چھُ یوان مناونہٕ پکھر پوریٛک وۄرُث تَمہِ دۄہ چھِ تَمہِ دۄہ چھِ سٹارٹ گژھان سردی تہٕ سُہ چھُ سُہ پکھرپوریٛک وۄرُث چھُ سُہ تَمہِ سُہ چھُ ؤلی اَکھ یُس واریاہ زیادٕ نیک چھُ یُس